بہٕ دَپہٕ حظ وعلیکُم سلام سَلام علیکُم کٔم حظ چھِو تُہۍ چھِو ٹھیٖک صحت اوسوٕ حظ ٹھیٖک شُکُر تُہۍ چھِو حظ ٹھیٖک آ بہٕ صحت چھا ٹھیٖک شُکُر تۄہہِ چھا گرٕکۍ سٲری ٹھیٖک اَلحمدُللہ تُہۍ ٲسوا سٲری ٹھیٖک خانٛدارٮ۪ن چھا ٹھیٖک بَچہٕ چھا ٹھیٖک ہیٚلو تُہۍ ؤنِو حُکُم کٔرِو اَچھا اَچھا اَچھا اَچھا تۅہَے پانہٕ تہِ اَچھا اَصٕل ہَے گوٚو کَپٲرۍ چھُ کَتھ علاقَس منٛز صبُحس منٛزباگ کُن کِنہٕ روڈسٕے پٮ۪ٹھ ژٕ چھُے اَتہِ ژےٚ چھُے لینٛڈ ٹھزرَس کِنہٕ تُہۍ چھُو مَکان وکان کیٚنٛہہ بَناوان سُہ کوٚت گوٚژھ اَنُن اَچھا اَچھا اَچھا وُنکیٚس گوٚژھ تھوڑا آیہِ پَہم آسُن پَگاہ مَکانہٕ تہِ بَنہِ یا ایگریکلچر اَچھا اَچھا اَگر تُہۍ یہِ ڈُمہٕ کٔدل پٮ۪ٹھ تُلمُل تانۍ ہیٚیِو یہِ پیٚیہِ شیٖتھ لچھ رۄپیہِ کَنال شیٖتھ لَچھ رۄپیٚیہِ پیٚیہِ یہِ کَنال نہَ تُلمُلا ٹُو گَگن ڈُمہٕ کٔدل نہَ بہٕ تے چھُس تۄہہِ وَنان ڈُمہٕ کٔدل پٮ۪ٹھ ہیٚوٚرُے ووٚنُے مےٚ یہِ گَژھِ شیٖتھ لَچھ رۄپیہِ پیٚیہِ یہِ کَنال تیٚلہِ حظ چھِ ؤنکیٚنس ریٹ تُہۍ وُچھِو زٔمیٖن کوٚت ووٚت ہَے مےٚ کوٚر عرٕض گرس منٛز تُلمُلُے مےٚ نَے ووٚنُے یہِ چھَنہٕ اَز ریٹھٕے

اَتَھ بَنوٕ تۅہہِ پَگاہ مَکان تہِ تۄہہِ ما چھَو پرٛابلِم ہے کیٛاہ حظ چھُکھ ژٕ وَنان سہلاب چھا کیٛاہ چھُکھ ژٕ وَنان ہَے وَلہٕ سا وُچھ ژٕ برادٔری برادٔری منٛز چھُ لگان بہٕ چھُس دَپان ژےٚ سٍتۍ چھِ مےٚ برادٔری رۄپیَس زٕ لَچھ کَرہوس کاکدٕکۍ اَمہِ پَتہٕ چھَس نہٕ گُنجاشا کیٚنٛہہ اَمہِ پَتہٕ تہِ چھُنہٕ واریاہ اَدٕ کیاہ حظ چھِ وُنکیٚس ریٹ زَبردست تُہۍ چھِو نا وُچھان زٔمیٖن کوٚت ووٚت کیٚنٛہہ کیٚنٛہہ گژھِ آسُن اَتھ پٮ۪ٹھ حظ گژھِ نہٕ اَتھ پٮ۪ٹھ چھُنہٕ کیٚنٛہہ وۅنۍ گوٚو توتہِ کَرو مَشورٕ تُہۍ روٗزِو مےٚ کال کَران بہٕ آسہٕ تٔتی نیر تۄہہِ حظ دِمو زٔمیٖن کَنال اَصٕل پَہم کیٚنٛہہ پَرواے چھُنہٕ تُہۍ کٔرۍزیٚو مےٚ بیٚیہِ صبُحَس کال بیٚیہِ گٔے کٲم بہٕ پَلزو تۄہہِ اَصٕل پٲٹھۍ ٹھیٖک چھا